اَسلام علیکُم تُہۍ چھِو حظ شوٗ سیلَر وٲلۍ

اَسہِ حظ اوس شوٗ نِیُن تُہُنٛدِ شاپ پٮ۪ٹھ مَگر اَسہِ ؤِنِو تُہۍ یہِ باٹا شوٗوَس کیٛاہ پرٛیسِنٛگ گَژھِ بیٚیہِ تَتھ چھا کیٚنٛہہ ڈِسکاوُنٛٹ ایٚویلیبُل او کے ٹھیٖک حظ چھُ